اۭں وعلیکُم السلام اۭں أسۍ چھِ ڈاکٹر حاجِرا اۭں بِلکُل أسۍ چھِ میٛادَس کَران علاج اچھا اچھا ٹھیٖک اچھا ٹھیٖک اۭں اچھا ٹھیٖک اۭں اَسہِ چھِ بِلکُل اَسہِ چھِ کِلنِک بیٚیہِ گژھیو تُہۍ اِنشاء اللہ فرق بہٕ چھَس بہٕ چھَس أمۍ چی سِپیشَلِسٹ تہٕ اَسہِ چھِ ییٚمہِ بَڈگٲمۍ چوکَس منٛز چھِ اَسہِ کِلنِک تُہۍ یِیِو اوٗرۍ اَسہِ چھا ٹایمِنٛگ چھےٚ فرٛایڈے چھِ اَکھ چھِ أسۍ فرٛایڈے آسان بیٚیہِ چھِ آسان سَنڈے تہٕ دَہہِ بَجہِ پٮ۪ٹھٕ ژورَن بَجن تام چھِ أسۍ آسان بِہِتھ تَمہِ علاوٕ تہِ پَتہٕ چھِ تھوڑا پیشَنٹو موٗجوٗب کانٛہہ ما چھِ دوٗرِ پٮ۪ٹھ یِوان پَتہٕ چھِ أسۍ تھوڑا ساڑَن ژورَن تام بیٚہوان تہٕ کیٚنٛہہ چھُنہٕ تُہۍ یِیِو توٗرۍ تہٕ بہٕ وُچھو تٔتی تۄہہِ کیٛاہ مَسلہٕ چھِ اِنشاء اللہ تۄہہِ گژھیو فرق کیٚنٛہہ چھُنہٕ پَرواے آ تُہۍ یِیِو آز چھےٚ ٹیوٗزڈے تُہۍ یِیِو اِنشاء اللہ یِیِو تُہۍ جمعہ دۄہ تہٕ ییٚلہِ تُہۍ ییٚلہِ تۄہہِ وٕنہِ زیادٕ پرٛابلم چھِ کیٚنٛہہ چھُنہٕ بہٕ کَرٕ گۄڈٕ تُہُنٛدُے تُہۍ آز ییٖزیو جلدی تُہۍ کٔرۍزیو زیادٕ کھۄتہٕ زیادٕ جلدی یِنٕچ کوٗشِش تہٕ بہٕ کَرٕ گۄڈٕنٮ۪تھ کَرو بہٕ تۄہہِ علاج تہٕ بیٚیہِ فِلحال کٔرۍزیو نہٕ کھیٚیہِ زیو نہٕ تُہۍ ژۄکٮ۪ر کِہیٖنۍ نہٕ تہٕ مےٚ آ تُہۍ کھیزیو نہٕ ژۄکٮ۪ر کِہیٖنۍ کیٛازِ ژۄکٮ۪ر سۭتۍ چھِ مےٚ ژۄکٮ۪ر سۭتۍ تہِ چھِ میٛادَس گژھان بیٚیہِ تۄہہِ ما آسیو فیٹی لِوَر تہٕ فِلحال کھےٚ ژۄکیٛا ژۄکرَس کٔرۍزیو تُہۍ تھوڑا پَرِہیز تہٕ بیٚیہِ چھِ تۄہہِ کینٛہہ ٹٮ۪سٹ تہِ کَرٕنۍ تہٕ کیٚنٛہہ چھُنہٕ بہٕ وٕچھِ اِنشاء اللہ رُتُے آسہِ تہٕ بہٕ کَرو تۄہہِ اَصٕل علاج تُہۍ ییٖزیو وُنہِ جمعہ دۄہ دَہہِ بَجہِ پٮ۪ٹھ ژور تام چھِ أسۍ بیٚہوان اچھا اچھا آچھا شُکریہ السلامُ علیکُم